مےٚ ہسا چھُ بَزایِتہِ خۄد ٹٕرٛپ کُن چَکرا دیُن گژھُن واریاہ پَسنٛد أسۍ اَگر کُن ٹٕرٛپَس پٮ۪ٹھ گژھو مےٚ چھُ واریاہ سُہ پَسنٛد اَسہِ ییٚلہِ تہِ کُن چھُ آسان ٹٕرٛپ کَرنہِ گژھُن کُن ہایکِنٛگ کَرنہِ گژھُن ٹرٛیکِنٛگ کَرنہِ گژھُن یا کُن یِتھَے کٔنۍ ٹوٗرَس گژھُن أسۍ حظ چھِ پانہٕ ؤنۍ بَرادٔری سَمان یار زٕ ژور چھِ أسۍ سَمان تہٕ کَران چھِ أسۍ پٕلان گۄڈٕ چھِ أسۍ یِتھَے کٔنۍ کران پٔلان ہے اَسہِ کوٚت گۄڈٕ چھِ أسۍ کران کانٛہہ جگہ سِلٮ۪کٹ آسہِ کوٚت پَزِ گژھُن پَتہٕ چھِ تَمہِ پَتہٕ چھِ أسۍ یِتھَے کٔنۍ کران أسۍ کران حِساب کوٗتاہ لَگہِ تَتھ کیٛاہ لَگٮ۪س تَمی حِسابہٕ چھِ پَتہٕ أسۍ پونٛسہٕ کران جمع مِثال کے طور پَر أکِس نَفرَس چھِ پھَلان ساس ساس یا زٕ زٕ ساس رۄپیہِ کران چھِ أسۍ یِتھَے کٔنۍ سۄنٛمبراوان چھِ أسۍ گۄڈَے آسان پٕلان کوٚرمُت تیٖتِس کالَس چھِ اَسہِ مٮ۪نیج گژھان تِم پوںٛسہٕ وونٛسہٕ تہِ اَصٕل پٲٹھۍ تہٕ پونٛسَن ہٕنٛز چھِنہٕ گژھان پَتہٕ کانٛہہ تہِ پرٛابلِم اَگر رٮ۪تھ برٛونٛٹھ آسہِ پٕلان اَسہِ چھِ ہور گژھُن تَمہِ خٲطرٕ چھِ پونٛسہٕ ہَر کانٛہہ چھُ پَنُن خرچہٕ چھُ حِساب سان پَکناوُن تہٕ ییٚمہِ سۭتۍ اَسہِ مُشکِل چھُنہٕ پَتہٕ گژھان کیٚنٛہہ پونٛسہٕ کَڑنہٕ وِزِ بیٚیہِ ییٚلہِ تہِ أسۍ کُن چھُ گژھان پونٛسہٕ چھُ ضٔروٗری مَگر بیٚیہِ چھُ واریاہ کیٚنٛہہ چیٖز آسان ضٔروٗری یِتھۍ کٔنۍ زَن کھیوٚن چٮ۪وٚن چھُ آسان اَگر اَسہِ دۄن یا ترٛٮ۪ن دۄہَن چھُ چھُ گژھُن أسۍ چھِ ترٛےٚ اَگر ترٛٮ۪ن دۄہَن چھُ گژھُن أسۍ چھِ تُلان ژورَن دۄہَن ہُند سُہ سامانہٕ کھیوٚن چٮ۪وٚن یہِ آسہِ تہِ چھُ أسۍ تُلان اکھ دۄہ علاوٕ بیٚیہِ چھُ یِتھَے کٔنۍ چھِ آسان تیٖل چھِ آسان تُلُن مَرژانٛگَن چھِ آسان رَنٛنُک سامان چھِ آسان تُلُن بیٚیہِ چھِ پٮ۪وان بانہٕ تُلٕںۍ اکھ گوٚو سیُن رَنٛنُک بانہٕ بَتہٕ رَنٛنُک بانہٕ بیٚیہِ گوٚو چایہِ بانہٕ بیٚیہِ چھِ پٮ۪وان کَپ وَپ تُلٕنۍ بیٚیہِ پَلیٹ تُلٕنۍ یَتھ منٛز اِنسان کھٮ۪وان چھُ تَمہِ پَتہٕ یِم بانہٕ چھِ آسان تِمَن چھُ تَتہٕ تور چھُنہٕ آسان گیس کیٚنٛہہ یا اَگر گیس آسہِ تیٚلہِ چھُ ٹھیٖک اَگر نہٕ آسہِ تیٚلہِ چھُ پٮ۪وان تِمَن بانَن کَرُن کوٚنٛڈ کوٚنٛڈ گوٚو کٲشٕر پٲٹھۍ میٚژ چھِ آسان سۄ چھِ پٮ۪وان تَتھ چھِ پٮ۪وان ترٛاوُن تھوڑا پَتہٕ چھُ پٮ۪وان سُہ بانَس أنٛدۍ أنٛدۍ مَتھُن ییٚمہِ کہِ وجہ سۭتۍ ییٚلہِ أسۍ نار چھِ زالان پَتہٕ چھُنہٕ تَتھ تَمُن وَمُن لاران کِہیٖنۍ چھُنہٕ لاران بانَس کیٚنٛہہ بانہٕ چھُنہٕ گژھان خراب کیٚنٛہہ بیٚیہِ ہسا گوٚو کھٮ۪ن چٮ۪نُک سامان بیٚیہِ چھِ أسۍ باقٕے چیٖز تُلان یِتھ کٔنۍ ٹٮ۪نٛٹ چھُ آسان روزنہٕ خٲطرٕ ٹٮ۪نٛٹ سُہ گژھِ آسُن واٹَر پرٛوٗف تِکیٛازِ بَنوُن چھُ آسان روٗد ہیٚکہِ پٮ۪تھ أسۍ اَگر کُن گٔے جَنٛگَل وَنٛگَل تورٕ چھُ ہٮ۪کان روٗد پٮ۪تھ اَگر روٗد پیوٚو پَتہٕ کیٛاہ کرِ اِنسان اَگر نہٕ واٹَر پرٛوٗف ٹٮ۪نٛٹ آسہِ کیٚنٛہہ اِسلیے گژھِ واٹَر پرٛوٗف ٹٮ۪نٛٹ آسُن اَصٕل ضٔروٗری بیٚیہ گژھِ آسُن بیٚیہِ گژھِ کَملہٕ وَملہِ آسٕنۍ تِکیٛازِ تۭر چھُ آسان جَنٛگلَن منٛز چھِ آسان دوٗر اَگر کُنہِ علاقَس منٛز گژھِ اِنسان تورٕ چھِ تۭر آسان تور تہِ چھِ تۭر تَمہِ خٲطرٕ ہسا چھُ پٮ۪وان کَملہٕ وَملہٕ تُلنہِ اَصٕل وٕشنیر گژھِ روزُن اِنسان بیٚیہِ چھِ پٮ۪وان پَلو تہِ تُلٕنۍ علاوٕ اگر أسۍ دۄن ترٛٮ۪ن دۄہَن صُنٛمب چھُ گژھُن اَسہِ چھِ ترٛےٚ سوٗٹ پٮ۪وان تُلٕنۍ یِتھۍ کٔنۍ اَگر بٔرِتھ ؤرِتھ یی یا ژھیٚنہِ اکھ بیٛاکھ چھُ اِنسان آرام سان ہٮ۪کان لٲگِتھ وۄنۍ اَگر کَمٕے آسہِ تُلِتھ تیٚلی چھِ گژھان پَتہٕ پرٛابلِم بیٚیہِ چھُ پٮ۪وان مَکھ تُلُن تَبٕر چھِ پٮ۪وان تُلٕنۍ بیٚیہِ چھِ پٮ۪وان نٲلۍ کرنہٕ خٲطرٕ بٕنٛگٕر یا لِوَن تُلٕنۍ بِلچہِ یِم چیٖز ہسا چھِ واریاہ ضٔروٗری آسان بیٚیہِ ہسا چھِ باقٕے کیٚنٛہہ چیٖز تہِ آسان ضٔروٗری یِتھ کٔنۍ گۄڈٕ چھِ پٮ۪وان اَسہِ جگہ کَرٕنۍ سِلٮ۪کٹ سُہ جگہ یُس نَہ سا زیادٕ دوٗر تہِ آسہِ کیٚنٛہہ یُس نہٕ زیادٕ دوٗر آسہِ بٔستی نِش کیٚنٛہہ کٲشٕر پٲٹھۍ اَگر معموٗلی کیٚنٛہہ چیٖز گوٚو تہٕ اِنسان گژھِ آسُن یور بٔستی آسہِ توٚتھٕے گژھِ کَرُن پرٛٮ۪فر اِنسان زیادٕ ہیوٚر گژھِ نہٕ کھسُن کیٚنٛہہ زیادٕ دوٗر گژھِ نہٕ گژھُن کیٚنٛہہ کرٛاوڈٕڈَس منٛز تہِ اَگر نہٕ اِنسان بۄنہٕ کَنہِ بیٚہہِ کِہیٖنۍ بٔستی منٛز مَگر زیادٕ تہِ ہیوٚر چھُنہٕ پٮ۪وان کھسُن کیٚنٛہہ درمِیٲنی چھِ پٮ۪وان پَکُن تِکیٛازِ اَگر روٗد ووٗد لوگُن یا باقٕے شیٖن لوگُن یا بَدل کیٚنٛہہ مُصیٖبَت آو یُس اِنسان پَتہٕ ہیٚکہِ اِنسان آرام سان وٲتِتھ اَگر دود کوٚرُن کٲنٛسہِ باقٕے چیٖز یُتھ اِنسان جلدی ہیٚکہِ وٲتِتھ بیٚیہِ ہسا چھُ اَمہِ خٲطرٕ چھُ پٮ۪وان دوا تُلُن تِم دوا چھِ تُلٕنۍ یِتھ کٔنۍ کَلہٕ دٲدیُک دوا چھُ یٔڈ دٲدیُک دوا چھُ میٛادُک دوا چھُ باقٕے کیٚنٛہہ چیٖز بَنٛڈیج وَنٛڈیج چھُ فٔسٹ ایڈ چھُ پٮ۪وان سٲلِم تُلُن سۭتۍ تِکیٛازِ اَگر بَنوُن چھُ کٲنٛسہِ لوٚگ زَخٕم وَخٕم تہٕ اَگر نہٕ اَسہِ وۄنۍ تہِ آسہِ کیٚنٛہہ تہٕ تٔمِس گژھِ اِنفٮ۪کشَن اَمہِ حِسابہٕ چھِ پٮ۪وان تُلُن آب واب چھُ پٮ۪وان بوٹَل چھِ پٮ۪وان تُلٕنۍ سۭتۍ بیٚیہِ یُس سٲلمَو کھۄتہٕ زیادٕ ضٔروٗری سُہ گوٚو ماچِس یا لایٹَر ماچِس اَگر نہٕ آسہِ تہٕ لایٹَر چھُ پٮ۪وان ضٔروٗری تِکیٛازِ ماچِس اَگر روٗد ووٗد پیوٚو سۄ چھِ گژھان ماچِس أدٕر لایٹَرَس چھُنہٕ ٹٮ۪نشَن کیٚنٛہہ لایٹَر چھُنہٕ اوٚدُر ووٚدُر گژھان کیٚنٛہہ